سانٮ۪ن علاقَن ہٕنٛد ہیٚلٕتھ کیک کیر پرٛوٚفیٚشنَل ہسا چھِ واریاہ اۭں کیٚنٛہہ سخت چَلینٛج فیس کران زِ اَکھ ہسا چھُنہٕ اِنفرٛاسِٹرَکچَر وٲقعٕے ٹھیٖک کِہیٖنۍ تہٕ دۄیِم چھُ قالٹی آف میٚڈِسَن یُس ہسا چھُ سُہ تہِ ہسا چھُنہٕ واریاہ اصٕل کِہیٖنۍ تہٕ ترٛیِم کَتھ زِ یُس ٲں یُس ہسا کٔلیٖنلِنیٚس چھُ سُہ تہِ ہسا چھُنہٕ سانٮ۪ن ہاسپِٹَلَن واریاہ اصٕل آسان کِہیٖنۍ تہٕ ژوٗرِم کَتھ ہسا چھِ یہِ زِ یِم سٲنۍ پرٛوٚفیٚشنَل چھِ یِم ہسا چھِنہٕ قالٹی پرٛوٚفیٚشنَلِز کیٚنٛہہ زِ یِم ہسا چھِنہٕ جَنرَلی آسان تیٖتیاہ ایٚکٕسپیٖریَنسٕڈ نَہ تیٖتیاہ ٲں سٹرانٛگ پَننِس فیٖلڈَس منٛز آسان یِم ہسا چھُ ٲں جَنرَلی ٲں ایٚم بی بی ایٚس کٔرِتھ آسان آمٕتۍ وارٕ ڈِفریٚنٹہٕ مُلکو پٮ۪ٹھ تہٕ پتہٕ اۭں پَتہٕ سانٮ۪ن ہاسپِٹَلَن منٛز علاج لاگان کَرُن ٲں سوٗن اِنفرٛاسِٹرَکچَر ہسا چھُ وٲقعٕے سَفر کران اَتھ ڈِپارٹمیٚنٹَس منٛز یہِ ہسا چھُ ٲں سانٮ۪ن سٲنۍ قالٹی آف ٹرٛیٖٹمیٚنٹ ہسا چھِ وٲقعٕے یُس ہسا ٲں علاج چھُ گژھان سُہ ہسا چھُ وٲقعٕے مطلب ٲں تیوٗتاہ اصٕل پٲٹھۍ نہٕ گژھان کیٚنٛہہ تہٕ یِم ہسا چھِ جَنرَلی باقِیَن ہاسپِٹَلَن کُن ریفَر کَرناوان یِتھ پٲٹھۍ ہسا ٲں سانٮ۪ن علاقَن منٛز ہسا چھِ یِم سریٖنگر ریفَر کرناوان کُنہِ تہِ ٲں یُس ہسا تھوڑا بہت دادیُک معاملہٕ چھِ آسان ٲں ڈاکَٹر تہٕ سانٮ۪ن نٔرسَن یِم ہسا سانٮ۪ن علاقَن منٛز آسان چھُ تِم ہسا چھُ چھُنہٕ وٲقعٕے تیٖتیاہ اصٕل تہِ آسان کِہیٖنۍ زِ یِم ٲں یِم ٲں اصٕل اصٕل دادیٚن علاج کَران مطلب تِم دٲدۍ تِمَن دٲدیٚن خٲطر ہسا چھُ وٲقعٕے فار ایٚکزامپٕل لیورٕکۍ دوٗد چھِ یا کُنہِ تہِ ساتہٕ چھِ کانٛہہ اۭں ووکھہٕ مامعلہٕ یِوان کانٛسہِ نَفَرس سۭتۍ پیش یِم ہسا چھُ جلدی ہۄ تِم ریٚفَر کرناوان یمہِ کہِ وجہ سۭتۍ یہِ پرٛابلِم ہسا چھِ گژھان زِ مٔنٛزۍ چھِ بیٚمارَس اَڑٕوَتے ڈیٚتھ گژھان اسہِ ہسا پَزِ وٲقعٕے چینٛج کَرُن سانٮ۪ن ہاسپِٹَلَن منٛز ہسا گژھَن اصٕل ڈاکٹر تہٕ نٔرسٕہ یِنۍ تھاونہٕ تہٕ سوٗن اِنفراسِٹرَکچَر تہِ ہسا گژھہِ اصٕل یُن کَرناونہٕ سانٮ۪ن ہاسپِٹَلَن منٛز ہسا گژھہِ صفٲیی یِنۍ تھاونہٕ تہٕ سٲنۍ کِلِنِک تہِ ہسا گژھَن صاف یِنۍ کِلِنِک تہِ گژھَن صاف یِنۍ تھاونہٕ تہٕ یُس قالٹی آف میٚڈِسَن چھُ سُہ تہِ ہسا گژھہِ اصٕل یُِن تھاونہٕ